گرس منٛز باغبٲنی کَرٕنۍ چھِ واریاہ آسان یہِ چھَنہٕ کانٛہہ مُشکِل کٲم أسۍ ہٮ۪کو آرام سان گَرَس منٛز باغبٲنی کٔرِتھ یہِ ہٮ۪کو أسۍ آنٛگنَس منٛز تہِ بنٲیِتھ یہِ وٲر یہِ ہٮ۪کو أسۍ مَکان اگر آنٛگُن کم آسہِ مَکانَس نزدیٖک یُس اَسہِ پَنُن زٔمیٖن آسہِ تَتھ پٮ۪ٹھ تہِ ہٮ۪کو أسۍ یہِ باغبٲنی کٔرِتھ یہِ باغبٲنی کَرٕنۍ چھےٚ واریاہ سَہل اَتھ چھُنہٕ اَسہِ خرچہِ تہِ لَگان زیادٕ کیٚنٛہہ اَتھ چھےٚ محنت تہِ لگان کَم اَتھ چھِ نَفر تہِ لَگان کَم اَتھ منٛز ہیٚکہِ اَکھ زٔنۍ آرام سان کُنسٕے زٔنِس کٲم کٔرِتھ سُہ چاہے صُبحٲے کَرِ یا شامَن کَرِ گَرٕچ وٲر چھِ أسۍ آرام سان ہٮ۪کان پانہٕ تہِ کھٔنِتھ سُہ چھِنہٕ أسۍ کٲنٛسہِ پٮ۪ٹھ تھاوان کیٚنہہ تَتھ چھِ ہٮ۪کان زٔنۍ پانہٕ تہِ آب دِتھ تَتھ چھِنہٕ پٮ۪وان موٚہنِوِس وَنُن کِہیٖنۍ نہٕ تَتھ چھَنہٕ موٚہنِو سٕنٛدۍ مَدتٕچ ضٔروٗرتھ تہِ کِہیٖنۍ نہٕ سُہ چھِ ہٮ۪کان اَکھ زٔنۍ پانہٕ تہِ کٔرِتھ تَتھ چھَنہٕ نَفرٕ سٕنٛز سۭتۍ یِنٕچ ضروٗرَت تہِ کِہیٖنۍ نہٕ تَتھ چھَنہٕ کانٛہہ ضروٗرت نفرَس سۭتۍ روزنٕچ سُہ ہیٚکہِ آرام سان اِنسان پانہٕ تہِ کٔرِتھ تَتھ چھَنہٕ بیلِچ ضروٗرت بازرٕ اَننٕچ کِہیٖنۍ نہٕ أسۍ ہٮ۪کو گَرے تھٲیِتھ بیول پَتہٕ ہٮ۪کو سُہ بیول أسۍ ؤوِتھ اَتھ آنٛگنَس منٛز یۄس اَسہِ وٲر آسہِ کٔرمٕژ یہِ آنٛگنُک آنٛگنٕچ وٲر یۄس چھِ یُس آنٛگنَس منٛز أسۍ باغبٲنی کَران چھِ یہِ چھَنہٕ زیادٕ مُشکِل کینٛہہ اَتھ چھِنہٕ اَسہِ پٮ۪وان کُنہِ بَڑِ سَمانُک اِستعمال کَرُن کِہیٖنۍ نہٕ یا یہِ چھُنہٕ اَسہِ پٮ۪وان مٔہنِوٮ۪ن تامَتھ تھاوُن کِہیٖنۍ نہٕ وۄنۍ دِیِو اَسہِ شِہرِتھ سَمبٲلِتھ وۄنۍ دِیِو اَسہِ تُہۍ یہِ کھٔنِتھ تاکہِ أسۍ لاگو اَتھ کانٛہہ بیول یا کانٛہہ کُل یہِ چھِ ہٮ۪کان زٔنۍ آرام سان پانہٕ تہِ کٔرِتھ سۄ چھِ کَران کٲم لۄکچو لۄکچو کھانیو سۭتۍ ہٮ۪کان کھٔنِتھ پتہٕ چھَس شہران سمبالان تہِ پانَے تٔمِس چھنہٕ پٮ۪وان ضروٗرت بیٚکِس وَننٕچ تہِ کِہیٖنۍ نہٕ لاگان چھس مۄنٛجہِ کُلۍ یا آسٮ۪س بیول وَوان تہٕ لاگان چھس پانَے پَتہٕ چھس آب تہِ ترٛاوان پانَے ییٚمہِ ساتہٕ تہِ ضُروٗرَت آسٮ۪س چاہے صُبحٲے آسٮ۪س ضُروٗرَت یا شامَن آسٮ۪س ضروٗرَت آرام سان چھِس پانَے کَران اَتھ چھَنہٕ ضٔروٗرَت اَسہِ پٮ۪وان مٔہنی سٕنٛز کِہیٖنۍ نہٕ یہِ چھُ گَژھان واریاہ سَستہٕ اَسہِ دوٗرمہِ وارِ کھۄتہٕ یُس آنٛگنَس منٛز أسۍ وٲر چھِ بَناوان یہِ چھِ اَسہِ واریاہ آسان گژھان کَموٕنۍ تہِ اگر اَسہِ بے وَقتہٕ تہِ آسہِ کُنہِ وِزٮ۪ن سبزی ضوٚرَتھ أسۍ ہٮ۪کو آرام سان کٔڑِتھ اَسہِ چھِنہٕ تَمہِ ساتہٕ موٚہنیوٗ پٮ۪وان سۭتۍ نیُن کِہیٖنۍ نہٕ دوٗرمٮ۪ن وارٮ۪ن چھِ اَسہِ پٮ۪وان موٚہنِو نیُن سۭتۍ یا نَفَر نیُن سۭتۍ تاکہِ زٕ موٚہِنِو کَرِ اَسہِ تَتہِ مَدَد یا ہٮ۪لٕپ مَدَد کَرِ یا سٲتھی طور تامَتھ تاکہِ جانوَرَن ہُنٛد خٲطرٕ چھِ آسان تورٕ آنٛگنَس منٛز اگر اَسہِ دُپھار ٹایمَن تہِ سبزی آسہِ ضوٚرَتھ أسۍ ہٮ۪کو آرام سان کٔڑِتھ شام ٹایمَن تہِ آسہِ ضوٚرَتھ أسۍ ہٮ۪کو آرام سان کٔڑِتھ اَتھ چھِنہٕ اَسہِ پریشٲنی کٕہۭنۍ نہٕ اَتھ چھَنہٕ اَسہِ کٕہۭنۍ تہِ سختی کہِ اَسہِ پیٚیہِ کٲنٛسہِ ہٕنٛز مَدتٕچ ضٔروٗرَتھ یہِ چھِ ہٮ۪کان أسۍ آرام سان پانہٕ تہِ کٔرِتھ